ہیٚلو اَسلامُ عَلیکُم وَعلیکُم اسَلام صحت چھُو حظ ٹھیٖک آ اَلحمدُاللہ

آ أسۍ چھِ مٲنٛچھ کڈن نہَ ہنٚڈرنٛڈ پٔرسنٛٹ پیٛوٗور آ نہَ مِلاوٹھ مِلاوٹھ کرٕنۍ چھےٚ بیٚیہِ گۅناہ مِلاوٹھ مِلاوٹھ چھِ حَرام ییٚلہِ اِنسانن کُن تیٚلہِ کُن پیٛوٗور تُہۍ یِنہٕ تۅہہِ چھُوا مٲنٛچھ نِیُن کوٗتاہ اوسوٕ ضروٗرت اچھا اچھا کوٗتاہ اوسوٕ ضروٗرت دَہ پَنٚداہ چَلو ٹھیٖک چھُ ریٚٹ چھُ اتھ ساس رۅپیہِ چھُ کے جی از

نہَ نہَ نہَ یہِ چھُ یہِ چھُ رِیَل اتھ

کَم تہِ گژھیٚس نا کیٚنٛہہ ساس چھُ اتھ اوٗرے اتھ چھُ ساڑرا ساڑرا گوٚمُت مان وُچھَو وۅنۍ چانہِ موٗجوٗب ییٚلہِ تُہۍ نِیُن آسوٕ تمہِ ساتہٕ کرہوس پَتہٕ کیٚنٛہہ کم زیادٕ آ کرہوس پَتہٕ رۅپیہِ کرہوس پَتہٕ رۅپیہِ ہَتھ کھنٛڈ کم

نہَ تہِ ما چھُ صحی تُہۍ ہیٚکِو تٔمِس کاہ شیٚتھ تہِ دِتھ کیٛازِکہِ اتھ چھُ پَتے یُس ریٚٹ یہِ چھُ چیٖز یہِ چھُنہٕ یہِ چھُنہٕ آسان مٲنٛچھ کھیٚنہٕ خٲطرٕ مٲنٛچھ کیٚنٛہہ بٔلکہِ چھُ آسان یہِ میٚڈِسَن اکھ آ یہِ چھُ شیٖتن بیٚماریَن یہِ چھُ شیٖتن بیٚماریَن علاج مارکیٚٹس منٛز چھِ أسۍ مارکیٚٹس منٛز چھِ انان أسۍ دوا سُہ چھُ پیٚوان اسہِ دوا پھٔلۍ زٕ ژوٗر ساسس دۅن ساسن تابہال چھِ یہِ مٲنٛچھ چھُ اللہ تعالیٰ سُنٛد ساس رۅپیہِ چھُو تۅہہِ وۅنۍ تَمہِ ساتہٕ وُچھو پَتہٕ کیٛاہ کٔرہوس تہٕ اِنشااللہ تُہۍ ہیٚکِو تُہۍ ہیٚکِو چیک تہِ کٔرِتھ پَتہٕ یہِ کیٛاہ چھُ کیُتھ چھُ اتھ چھُ اَز چھُ باضٲبطہٕ آسان حِساب نہَ ٲٹھ گژھِ کَم نہَ نہَ نہَ نہَ ٲٹھ گژھِ نہٕ کِہیٖنٛۍ اَلبَتہٕ اگر نَو ساڑ نَو تُہۍ ضروٗرت چھُو اِنشااللہ تیٚلہِ کرو کوٗشِش نہَ نَو نہَ نَو نَو نَونَو نہَ نہَ نَوٕ بۅن نہَ نہَ نَوٕ بۅن گژھِ نہٕ ٹوٹل کیٚنٛہہ نہَ نہَ نہَ نہَ نَو بۅن گژھِ نہٕ اَگر تُہۍ نِیُن چھُو تُہۍ ہیٚکِو نِتھ مَگر نَوٕ بۅن گژھِ نہٕ کیٚنٛہہ اسہِ چھُ مَشورٕ کٔرِتھٕے أسۍ چھِ پانہٕ کٕنان یہِ نہَ نہَ نہَ نَو چھُ ٹھیٖک نَو نَو چھُ اتھ جینوَن ریٚٹ نَو دیُت مہٕ تُہُنٚدِ موٗجوٗب نَتہٕ گژھٕ ہا نہٕ یوٗت کیٚنٛہہ آ نَو کوٚر مےٚ وۅنۍ تۅہہِ چھُو دَپان اسہِ چھِ یتھٕ پٲٹھۍ اتھ کرُن ہُہ یہِ تہٕ بیٚیہِ چِھوٕ زانٚکاری تھوڑا تَمہِ موٗجوٗب آ ٹھیٖک چھُ ٹھیٖک چھُ تُہۍ ییِو کٔر چھُ تۅہہِ نِیُن ٹایِم ؤنۍزیٚو یِیِو تُہۍ دُکانس پیٚٹھ اِنشااللہ تتی وُچھو چَلو ٹھیٖک چھُ او کے